وعلیکُم اسَلام ہیٚلو اَہَن حظ آ

بِلکُل اَہَن حظ

یہِ چھُ کرٛیٚڈ حِساب کرٛیٚڈ حِساب حظ چھُ مَطلَب اَے گرٛیڈ چھُ گَژھان پانٛژھ ہَتھ تہٕ شیٚے ہَتھ بی گرٛیڈ تَمہِ بۅن سی گرٛیڈ تَمہِ بۅن بیٚیہِ کانٛٹِٹی حِساب کانٛٹِٹی آسہِ زیادٕ تَمہِ حِساب پیٚکیج مَطلَب پیٚکیج کانٹِٹی آسۍ پانٛژھ کِلوٗ اَلگ دٔہ کِلوٗ چھِ أسۍ بَران پَنٛداہ کِلوٗ چھِ پَتہٕ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تہٕ کیٚنٛہہ حظ کَرو کَرو وِزِٹ اورکُن نا أسۍ وُچھو پانٕے أسۍ کَرو چیک تہٕ کیٚنٛہہ چھُنہٕ پَرواے بَس اَکھ زٕ دۄہ لَگٕنۍ اَہَن حظ ٹھیٖک ٹھیٖک بَس تُہۍ تھٲوِزیٚو گرٛیٚڈِنٛگ کٔرِتھ تہٕ اَلَگ اَلَگ بَس اَہَن حظ آ بِلکُل اَہَن حَظ اۭں کیٚنٛہہ چھُنہٕ پَرواے اَکھ زٕ دۄہ لَگن تہٕ ترٛاوکھ فِلحال اَکھ زٕ دۄہ لَگن تہٕ بہٕ تہِ کرٕ وِزِٹ تور حظ